ذرا تھٔیِو دھیان تۄہہِ چھُ مِلیومُت اَکھ آفر بیٚیِس أکِس آڈَر خٲطرٕ کیٛازِکہِ تۄہہِ اوس اَکھ آڈَر پٔتِم کوٚرمُت یَتھ پٮ۪ٹھ تۄہہِ اَکھ ڈِسکاوُنٛٹ کوپُن چھُ مِلیومُت اور اگر وۄنۍ یَژھان چھُو تُہۍ یہِ یُس تۄہہِ یہِ آفَر مِلیومُت چھُ نوٚو یہِ ہیٚکِو تُہۍ استعمال کٔرِتھ بیٚیِس أکِس آڈَر خٲطرٕ اور تۄہہِ ہیٚکہِ اَتھ پٮ۪ٹھ ڈِسکاوُنٛٹ یا واریاہ زیادٕ فٲیدٕ وٲتِتھ